مےٚ آیہِ زندگی منٛز آیی تِتھ واریاہ داوو یِم مےٚ یِمن ہُند مےٚ مُقابلہٕ کوٚر تہٕ تہِ کوٚرُم تِمن ہُند مُقابلہٕ تہٕ ترٲوِم تِم پَتھ کُن مَسلن بہٕ ٲسٕس واریاہ زیادٕ پیٚیس بہٕ کَمزور اَکہِ ساتہٕ کیازِ کہِ بہٕ گٔیس واریاہ زیادٕ بٮ۪مار میانہِ بَچنٕچ روٗز نہٕ کٕہینۍ تہِ اُمید تہٕ میٲنۍ مٲلۍ ماجہِ دیُت مےٚ ساتھ تَتھ منٛز میٲنیٚو ویٚسو دیُت مےٚ ساتھ میانیٚو گرِکٮ۪و میانیو رِشتہٕ دارو دیُت مےٚ ساتھ تہٕ دِژٕکھ مےٚ اُمید تہٕ مےٚ کوٚر پانہٕ تہٕ تتھ سۭتۍ لڈ مےٚ دیُت نہٕ تَتھ چیٖزس پانس پٮ۪ٹھ حٲوی گژھنہٕ کِہینۍ تہٕ یِتھ کٔنۍ کوٚر مےٚ سُہ چیٖز خَتم دوٚیم داو آو میانہِ زندگی منٛز یُتھ کہِ بہٕ ہٮ۪چِس نہٕ اوٚرٕ یور ؤتھتھۍ مےٚ گوٚو ڈِپریشن ڈپریشن گوٚو مےٚ ییٚمہِ سۭتۍ کہِ میانہِ ویٚسہِ دیُت مےٚ دۄنکھٕ تہٕ بہٕ ہٮ۪چس نہٕ سُہ دۄنکھٕ برداشت کٔرِتھ کِہینۍ مَگر پَتہٕ سَمجھوو مےٚ پَنُن پان زِ نہ اَگر بہٕ أتھی سۭتۍ بیٚہمہٕ بہٕ کرٕ میٲنۍ فیم اَمہِ سۭتۍ گژھِ میٲنۍ میٲنۍ گرِک گژھن اَمہِ سۭتۍ مُتٲثر تہٕ بہٕ کرٕ پَنُن پان ختم تہٕ مےٚ تراو سُہ دٕنِتھ سورُے تہٕ بہٕ پٔچِس برۄنہہ کُن